مےٚ چھِ پانٛژھ نمبَر تِتھۍ یاد یِم بہٕ دَہ پٮ۪ٹھٕ دَہ لچھَس تام ہیٚکہٕ ؤنِتھ اَکھ چھِ پانٛژھ ژور ترےٚ زٕ اَکھ بیٛاکھ چھِ نو ٲٹھ سَتھ شےٚ پانٛژھ بیٛاکھ چھِ زٕ ژور شےٚ ٲٹھ زیٖرو بیٛاکھ چھِ اَکھ ترےٚ پانٛژھ سَتھ نَو بیٛاکھ چھِ ٲٹھ شےٚ ژور زٕ زیٖرو